اَز گٔیوس بہٕ گُلمرگ یمرزلہٕ ہوٹلَس منٛز تہٕ سٮ۪ٹھاہ زبردست ڈِزاین تہٕ لُک چھُ اَمہِ ہوٹلُک یہِ ہوٹَل اگرچہِ اَفروَٹھ پَہاڑ کِس دامنَس بۄن کَنہِ چھِ تھزرَس پٮ۪ٹھ اور زَبردست تہٕ سٮ۪ٹھاہ خۄشوُن چھُ اَمیُک لُک نٮ۪بٕرۍ کَِنۍ تھٕے چھُ باسان زِ سٮ۪ٹھاہ مَزٕ لَگہِ اَتھ منٛز اَژنَس اَمِچ ڈِزاینِنٛگ ییٚلہِ أسۍ وُچھان چھِ أنٛدرٕ چھِ نٔیی نٔیی تۅتمہٕ اَتھ بَنٲوِتھ تہٕ اَژانٕے اَژانٕے چھُ اِنسانَس سٮ۪ٹھاہ خۄش لَگان اِنسان چھُ اَژنَس سۭتۍ سۭتٮ۪ن سٮ۪ٹھاہ کَمفٲرٹ تہِ فیٖل کَران خۄش گژھنَس سۭتۍ سۭتٮ۪ن چھِ اَتِچ سٔروِس تہِ زبردس اَتِکۍ غذا تہِ چھِ واریاہ مُفیٖد تہٕ کٲشُر تہٕ بیٚیہِ کٔشیٖر منٛز کھٮ۪نہٕ وٲلۍ مشہوٗر غذا چھِ تَقریباً تَقریٖباً سٲلِم موٗجوٗد لَبنہٕ یِوان یِمو غذاہو منٛز یُس یِمو دیُت اَسہِ مینیٛوٗ تہٕ اَسہِ ووٚنُکھ زِ لِسٹَس منٛز چھِ یِوان واریاہ کٲشِر کھیٚن یِمَن منٛز تَبَکھ ماز روغَن جوش رِستہٕ گۄشتاب آبہٕ گوش یکھٕنۍ مۅدُر پۅلاو بِریٲنۍ تہٕ بیٚیہِ دَمہٕ ٲلو بیٚترِو شٲمِل چھِ یِمَن منٛز وُچھ اَسہِ رازماہ تہِ سۭتۍ سۭتٮ۪ن رازماہ چوٗنٛکہِ کٔشیٖرِ ہٕنٛز مشہوٗرٕے غذا چھِ سٮ۪ٹھاہ لٔزیٖز غذا بَتہٕ چھُ کٔشیٖر منٛز زیادَے پَہَم لَبنہٕ یِوان تہٕ بَتہٕ تہِ چھُ اَتہِ کٔشیٖرِ وازوانَس سۭتۍ سۭتٮ۪ن میلان یِمو چھِ ایپ رِوِو خٲطرٕ گوٗگلَس مَنٛز تہِ اَصٕل پوایِنٛٹ حٲصِل کٔرۍمٕتۍ تہٕ یِہُنٛد غذا تہٕ یِہٕنٛز سٔروِس چھِ زبردس اَتہِ یِم تہِ غذا یِوان چھِ برٛونٛہہ کُن اَننہٕ اَنن وٲلۍ چھِ سٮ۪ٹھاہ زبردس اَنَن والٮ۪ن ہُنٛد ریٚہن سیٚہن تہٕ ڈال چال چھِ واریاہ اَصٕل تہٕ شوٗبٕوُن تِتھۍ مٲرۍ مٔنٛدۍ پَکناوَن وٲلۍ تہٕ کھیٛاناوَن چاوناوَن وٲلۍ چھِ لَبنہٕ یِوان بہٕ گٔیوس اَکھ کھٮ۪ن چٮ۪نا اوٚنُکھ مےٚ برٛونٛہہ کَنٮ۪تھ تہٕ مےٚ تہِ کوٚر آفَر زبردَس اوس غذا کَمٕے کیٚنٛہہ چیٖز باسے مےٚ یِمَن ہُنٛد تِمَن بیٚیہِ اَکہِ لَٹٮ۪ن تھوڑا بہت زِ مےٚ ایٚڈ کَرنٕچ ضروٗرت چھِ مےٚ وُچھ کینٛژَن کھٮ۪نَن منٛز ٲسۍ مَسالہٕ بیِٚترِ رَژھِ ہینا زیادَے پَہَن اِستعمال آمٕتۍ کَرنہٕ تہٕ کیٚنٛہہ شَکلہٕ ٲسۍ أسۍ باسان غذا شَکلہِ کِنۍ سٮ۪ٹھاہ خۄشوٕنۍ تہٕ میٖٹھۍ آسان لیکِن سُہ مۅدُر تہٕ مَزٕ اوس نہٕ تیٛوٗتاہ لَبنہٕ یِوان کیٚنٛہہ یہِ انسانَس نٮ۪بٕرۍ کِنۍ باسان اوس تہٕ اَتھ سۭتۍ سۭتۍ باسٮ۪و مےٚ زِ یِمَن پَزِ رَژھِ ہینا أکِس وِزٹَرَس تہٕ کَسٹٕمَرَس خٲطرٕ رَژھِ ہینا أمۍ سُٛنٛد مٲنِتھ زٲنِتھ أمۍ سٕنٛدِ خٲطرٕ کیٛنٛژھا اَتھ علاوَے دھیان تھاوُن یہِ ہوٹَل چھِ واریاہ اَصٕل لیکِن مےٚ یُس برٛونٛہہ کَنہِ اَنیٛاکھ اَتھ منٛز اوس بِریانی تہِ یہِ بِریٲنۍ چھِ چوٗنٛکہِ مشہوٗرٕے زیادَے پَہَن اَتھ منٛز ٲسٕکھ رَژھِ ہینا تھٲومٕژ نا اَکھ پیٛوٗنٛتاہ زِ اَتھ اوسُکھ نہٕ زیادٕ ہوٚکھ پھَل کوٚرمُت اٮ۪ڈ کیٚنٛہہ ہوٚکھ پھَل چھِ اگرچہِ وَنَو تہٕ درٛۅگٕے پَہَم لَبنہٕ یِوان مگر اَمہِ سۭتٮ۪ن چھُ سٮ۪ٹھاہ میٛوٗٹھ تہٕ مَزٕدار بِریانی تیار گژھان یِمَن پَزِ نہٕ یہِ کۅنجوسی کَرٕنۍ کیٚنٛہہ تہٕ یہِ چھُ زَبردَس رِوِو یُس بہٕ یِہِنٛدِس ایپَس پٮ۪ٹھ تِمَن اٮ۪ڈ کَرُن یَژھٕ تہٕ برٛونٛہہ کالہِ برٛونٛہہ کُنَتھ یِم تہِ یِمَن کَسٹَٕمَر یِن تِم گژھان یِمَن زَبردَس پٲٹھٮ۪ن مَزٕ سان واپَس نیرٕنۍ خوٚشی سان واپَس نیرٕنۍ پَتہِ پَزِ ہَر أکِس وِزٹَرس یُس تہِ واتہِ گُلمَرگ مشہوٗر جایہِ تہٕ فیمَس جایہِ یُس تہِ ییٚژھِ اور وُچھ وُچھنہِ اَفروَٹھ تہٕ بیٚیہِ گَنٛڈولاہَس کھَسنہٕ خٲطرٕ یُن تٔمِس پَزِ ضروٗر یَمبرزَل ہوٹلَس منٛز واتُن تہٕ بیٚیہِ یِمَن زبردَس تہٕ بیٚیہِ اَہم سہوٗلیتن ہُنٛد فٲیدٕ تُلُن